ہیٚلو یہِ چھا حظ بٔرگٔری ریٚسٹورنٛٹ بہٕ حظ چھَس یژھان آرڈَر کَرُن روغَن جوش یُس حظ واریاہ سُہ موٚٹ رَس آسہِ تَتھ تھٲیزیو سُہ سۭتۍ بیٚیہِ حظ کٔرزیو مصالہٕ واریاہ کَم ایڈ تِکیازِ یُس حظ مےٚ مہمان چھِ یِم چھِنہٕ یہِ ٹیٚوٹھ کَران کہیٖنۍ ناٹہِ پھوٚل تھٲیزیو ژٔری پَہَن تہٕ یہِ حظ سوٗزیو یَتھ ایٚڈرسَس پٮ۪ٹھ لیٚکھِو حظ شِپوٗرہ نٔدی پوٗرہ زٕ ساس اَکھ گیٹ نمبر